قومی سَطحَس پٮ۪ٹھ یم تہِ ٹورنامٮ۪نٛٹ چھِ گَژھان تِم چھِ کٔشیٖر سٲنِس علاقعہ کٮ۪ن دۄن بَڑٮ۪ن گرٛانٛوڈَن منٛز یِوان گِنٛدنہٕ اَکھ چھُ یِوان گِنٛدنہٕ پولو گرٛاوُنٛڈ چھِ تَتھ أسۍ وَنان ٹی آر سی ٹوٗرِسٹ رِسٮ۪پشَن سٮ۪نٹَرَس نزدیٖک چھ اَکھ اسہِ گرٛاوُنٛڈ تَتہِ چھ فُٹ بال گِنٛدان فُٹ بالَس تَتھ منٛز چھُ اَکھ یِوان پَننِس ہِنٛدُستانُک اَکھ بوٚڑ بار ٹورنامٮ۪نٛٹ یَتھ ناو فُٹ بالَس منٛز چھُ یَتھ ناو چھُ ہیٖرو آی ایس ایل اِنٛڈیَن سُپر لیٖگ تَتۍ چھِ گِنٛدان فُٹ بالَر فُٹ بال بیٚیہِ چھ دویِم بوٚڑ سِٹیڈیَم سٲنِس رِیاستَس منٛز شیرِ کَشمیٖر سِٹیڈیَم سِریٖنَگر تَتہِ چھِ یِوان گِنٛدنہٕ ہِنٛدُستانٕچ اَکھ بٔڑ بارٕ ٹرٛافی یۄس کِرکَٹَس مُتعلِق چھِ تَتھ چھ ناو رانٛجی ٹرافی یَتھ دِلیٖپ ٹرٛافی چھِ یا بیٚیہِ کانٛہہ ٹرٛافی چھِ تَتہِ چھ یِوان کِرکَٹ گِنٛدنہٕ پتہٕ اور چھِ یِوان تقریٖبَن کٔشیٖرۍ ہِنٛدٮ۪و ہَر کُنہِ عَلاقعہ پٮ۪ٹھ چھِ یِوان شوقیٖن لُکھ یِمن پَنٕنۍ پَنٕنۍ گیم چھِ آسان تِم چھِ یِوان سۄ وٕچھنہِ تِم چھِ پَننٮ۪ن پَسنٛد دیٖدا پِلیر وٕچھان پَتہ چھِ تم واریاہ خۄش گژھان یہِ تِمن چُھ یِوان پوٗرٕ ٹھیٖک گژھان